ہٮ۪لو السلامُ علیکُم ٹھیٖک پٲٹھۍ چھُوحظ اے تُہۍ حظ ؤنِو مےٚ یہِ بَچَس کیٛازِ چھُو نہٕ تُہۍ دھیانہ وھیانہ دِوان کینٛہہ یہِ نہٕ حظ چھِنہٕ سیوٚد پٲٹھۍ پَرٲنی حظ تَوَے تُہۍ کیٛازِ نہٕ دھیان دِوان أمِس کینٛہہ آز أمِس حظ أمِس ٲسِو تُہۍ شامَس پِرٛژھان ماسٹرٛو کیٛاہ پوٚرُو کیٛاہ ترٛووُو آز اَدٕ حظ اَدٕ حظ ٹھیٖک حظ چھُ اَدٕ حظ اَدٕ حظ ٹھیٖک حظ چھُ